مےٚ چھُ یاد زِ مےٚ اوس اَکہِ پھِرِ واریاہ زیادٕ بِمار ٲسٕس بہٕ تہٕ بہٕ گٔیَس پَتہٕ ڈاکٹرَس نِشَ اَسہِ چھُ کُپوارہ ڈِسٹِرٛکسٕے منٛز اَکھ ہاسپِٹَل ہَنٛدوارا یِوان تہٕ توٗرۍ گٔیَس بہٕ تہٕ تَتہِ سُہ ہاسپِٹَل یُس اوس تہٕ مےٚ باسیٛو تَتہِ آسنہٕ سارے فیسَلٹی ایٚویلیبٕل کِہیٖنۍ یِم تہِ أکِس مٔریٖضَس ضوٚرَتھ چھُ لَگان تہٕ تَتہِ آسنہٕ بیٚڈ ٲسۍ نہٕ صاف پٲٹھۍ کِہیٖنۍ صفٲیی ٲسۍ نہٕ تَتہِ بِلکُل تہِ کِہیٖنۍ باتھروٗم ٲسۍ واریاہ زیادٕ خراب گٔمٕتۍ تہٕ ڈیٚسٹ بِن تہِ ٲسۍ نہٕ جایہِ جایہِ تِتھ کٔنَن لَگٲیِتھ کِہیٖنۍ تہٕ اگر أسۍ کَتھ کَرو ڈاکٹَر تہِ ٲسۍ نہٕ تِتھ کٔنۍ تَوجہ دِوان أکِس مٔریٖضَس کُن کِہیٖنۍ تہٕ دوا یا باقٕے چیٖز یِم آسان چھُ أسۍ تَتہِ واریاہ زیادٕ درٛوٚگ گَژھان تہٕ اَکھ پیشَنٹہٕ یُس کہِ غریٖب آسہِ سُہ ہیٚکہِ ہیٚنہٕ تور گٔژھِتھ کِہیٖنۍ تہٕ باقٕے باقٕے چیٖز تہِ اگر وٕچھو تِم تہِ ٲسۍ نہٕ تِتھ کٔنَن اَصٕل پٲٹھۍ تَتھ ہَسپَتالَس منٛز کِہیٖنۍ چَنہٕ خٲطٕر ٲس نہٕ تَتہِ تریش تہِ آسان موٗجوٗد کِہیٖنۍ یاں یِم پیشَنٹ چھِ آسان پَتہٕ آسہے تَتہِ تِمَن خٲطر غزا دِوان یِمَن آپریشَن چھُ کَران یا باقٕے باقٕے چیٖز اگر تَتہِ ہوٹَل آسہَن نیٚبرٕ کَنہِ تمَن منٛز تہِ ٲسۍ نہٕ اَصٕل کھیٚون چوٚن آسان کِہیٖنۍ یِم أکِس مٔریٖضَس لَگہٕ ہَن ضوٚرَتھ